گۄڈٕنٮ۪تھ حظ اوس نہٕ مےٚ کہیٖنۍ تگان آٹ بناوُن پینٹنگ کرٕنۍ تِکیٛازِ مےٚ اوس واریاہ زیادٕ شوق بہٕ أسٕس دپان بہٕ گژھِ ہا بٔڑ بار پینٹر بنٕنۍ پتہٕ أس مےٚ کزن میٲنۍ سۄ چھِ پینٹنٛگ کران بہٕ ٲسٕس زیادٕ روزان تٔمۍ سٕے نِش کیٛازِ کہِ بہٕ ٲسٕس دپان یژھ یہِ چھےٚ کران بہٕ تہِ گژھہٕ کرٕنۍ اِتھٕے پٲٹھی مےٚ ٲسۍ نہٕ گۄڈٕ گۄڈٕنٮ۪تھ گرِکۍ ایلو کران کینٛہہ کیٛازِ کہِ تِم ٲسۍ مےٚ دپان یہِ ژےٚ تگی نہٕ کینٛہہ ژٕ مہٕ کر پتہٕ أسۍ نہٕ بہٕ واریاہس ٹایمس مونُے نہٕ مےٚ مگر تیُہُنٛد یتھ منٛز مےٚ واریاہ زیادٕ پرابلِم گٔے پتہٕ کیٛازِ کہِ بہٕ ٲسٕس آسان سونچان تمکُے بہٕ ٲسٕس آسان اتھن گۄڈٕ رنٛگ متھان پتہٕ تِمٕے ہینڈس یِم ہینڈسے سۭتی یِمن کران یِمن پیجن ویجن پٮ۪ٹھ کیٛازِ کہِ بہٕ ٲسٕس گۄٕنٮ۪تھ تٔتھۍ پٮ۪ٹھ ہیٚچھان پتہٕ باسیو گرِ کٮ۪ن نہ أمِس گژھِ اسہِ پرابلم اِتھ پٲٹھۍ تِمن اوٚن مےٚ پتہٕ بورڈ پینٹنٛگ بورڈ تِمن دوٚپ مےٚ نہ ژٕ بناو أتھۍ پٮ۪ٹھ کینٛہہ چھُنہٕ أسۍ کرٕوٕے ژےٚ سپورٹ مگر میانہِ وٮ۪سہٕ تِم ٲسۍ نہٕ مےٚ زٕہٲنۍ تہِ مطلب باسان تِہُنٛد ٹھیٖک کیٛازِ کہِ تِم ٲسۍ دپان ہمیشہِ یہِ کرِ نہٕ کہیٖنۍ نہٕ یوٗتاہ یوٗتاہ گوٚو کال کہِ مےٚ کٔر واریاہ اصل کوٗشش پتہٕ أسۍ سٲنۍ گر یِمٕے یِوان کانٛہہ دوس ووس اوس یِوان تٔمۍ وٕچھس بہٕ پتہٕ کران تِمو دوٚپ مےٚ پتہٕ ژٕ دِ تِمو دیُت مےٚ پتہٕ اکھ آرڈر یتھ منٛز مےٚ تِہِنٛز گیلگریفی بنٲو پینٹنٛگ سۭتۍ بنٲو مےٚ تِم تِہِنٛدۍ فوٹو گراف تِمن گٔے سۄ واریاہ خۄش پتہٕ ٲسٕس بہٕ تِم تِر کٔرۍ مےٚ پتہٕ یتھ پٮ۪ٹھ انٹرنیٹس پٮ۪ٹھ کٔرۍ مےٚ تِم اپ لوڈ پننس ٹُویٖٹرس پٮ۪ٹھ پننہِ یتھ پٮ۪ٹھ یوٗٹیوٗب چنلہِ پٮ۪ٹھ بیٚیہِ کوٚر مےٚ فیس بُکس پٮ۪ٹھ تہِ ٲسٕس بہٕ منٛزٕ منٛزٕ تِم کھالان یِتُھے یِتُھے دۄہ دۄہ گوٚو پتہٕ ٲسۍ مےٚ واریاہ زیادٕ یِم یِوان کسٹمر ٲسۍ مےٚ یِوان کہِ تہۍ کٔرِو سا یِم پروڈکٹ دِیِو اسہِ بنٲیِتھ کینٛہہ چیٖز پتہٕ ٲسٕس بہٕ تِمن تہِ دِوان کیٛازِ کہِ یُس میٲنۍ پینٹنٛگ چھےٚ آز سۄ چھِ آز واریاہ زیادٕ ماننہٕ یِوان منٛزٕ ٲسٕس بہٕ ہیٚچھان یوٗٹیوٗب پٮ۪ٹھ تہِ ٲسٕس بہٕ منٛزٕ منٛزٕ ہیٚچھان کِتھ پٲٹھۍ کیٛاہ چھُ بناوُن آسان بہٕ ٲسٕس زیادٕ یِمٕے کُلۍ بناوان یہِ بیوٗٹفُل یِم سینری چھِ آسان اللہ تعالیٰ ہٕنٛدۍ طرفہٕ نیشنل نیچرل یہِ قۄدرتی یِم مناظر چھِ آسان بہٕ چھس زیادٕ بناوان تِمٕے پتہٕ ٲسۍ مےٚ واریاہ آیہِ مےٚ تِم تہِ کسٹمر تِمو دوٚپ مےٚ اسہِ دِسا فوٹو بنٲیِتھ پینٹنٛگ تھٕروٗ پتہِ دِتۍ مےٚ واریاہن بنٲیِتھ تتھ منٛز بہٕ چھس واریاہ شُکر گُزار پننٮ۪ن گرکٮ۪ن ہٕنٛز یِمو مےٚ واریاہ زیادٕ اصل کیر کوٚر تتھ منٛز تِمو پکنٲوٕس بہٕ واریاہ برٛونٛہہ بہٕ چھس واریاہ شُکر گُزار وۄنۍ تِمن ہٕنٛز